کَشمیٖری لینٛگویج چھِ واریاہ یوٗنیٖک کیازِ کہِ ییٚمیُک یُس گریمَر چھُ سُہ چھِ واریاہ ڈِفرَنٛٹ باقٕے لنٛگویجو نِش یِتھ کٔنۍ اَسہِ اردوٗ وغیرہ چھِ وٕچھان بیٚیہِ کَشمیٖری چھِ یہِ چھِ مِکسچَر آف لینٛگویج پٔرشیَن عَرَبِک اردوٗ اَتھ منٛز چھِ سورُے اِنکٕلوٗڈ گژھان بیٚیہِ امِچ پرٛنَنسیشَن تہِ چھِ واریاہ ڈِفرَنٛٹ